ہیٚلو سلام علیکُم تُہۍ چھُو حظ یہِ لٔکٕر ژَٹہِ یہِ پھرٛٮ۪س وٮ۪س ژَٹَن وٲلۍ حظ مےٚ حظ اوس یِتھٕ پٲٹھۍ خانٛدَر مےٚ آسہٕ ییٚتہِ وِرِ زٕ ژور یِم آسہٕ مےٚ ژَٹنہِ خانٛدرَس خٲطرٕ چلو جناب شُکریہ